ییٚمہِ ساتہٕ بہٕ نَظر ترٛاوان چھُس پَنٛنِس ضِلہٕ کِس ہٮ۪لٕتھ سٮ۪کٹرٛس پٮ۪ٹھ یا ہٮ۪لٕتھ کیر سِسٹَمَس پٮ۪ٹھ اَتہِ چھِ مےٚ زَن یِوان اَتھِ زِ کُنہِ کُنہِ جایہِ چھُ یُس زَن یہِ ہٮ۪لٕتھ سٮ۪کٹَر چھُ اَتھ چھِ واریاہ زیادٕ لوٗپ ہولٕز لیکن اگر أسۍ اوٚوَرآل وٕچھان چھِ ییٚتہِ چہِ میٚڈِکل فیسَلٹیٖز چھِ یا سٔروِسِز یِم ہَسا چھِ تِم آسہٕ اسہِ اٮ۪وَلیبٕل آسان ٹُوَنٹی فور سٮ۪وَن ہاں اگر أسۍ دوٗر دَراز یا یَتھ أسۍ وَنان چھِ اُندوٗک علاقَن کُن گَژھان چھِ اننت ناگ کٮ۪ن تیٚلہِ نہ سا چھِنہٕ ہیٚکِتھ ہٮ۪کان یہِ دۄہ رات یہِ فیسَلٹی اَسہِ اٮ۪وَلیبٕل گٔژھتھ کینٛہہ مگر پٔٹِکیوٗلرلی یُس اَسہِ مٮ۪ڈِکل کالج اِسلام آباد چھُ یا سب ڈِسٹرٛک ہاسپِٹلٕز چھِ اَسہِ خاص کر بیٚج بِہارُک یا مٮ۪ٹَرنٹی چھُ یا چایلڈٕ کیر ہٮ۪لٕتھ سٮ۪نٹٲرٕس چھِ یا بیٚیہِ تہِ کینٛہہ یِم اَسہِ آسان چھِ ڈِسٹرٛک ہاسپِٹَل پٔٹِکیوٗلرلی یَتھ منٛز اَسہِ جی اٮ۪م سی چھُ یا چھُ واریاہ زیادٕ سٲنِس ہٮ۪لٕتھ کیر فیسَلٹی یا ہٮ۪لٕتھ کیر سِسٹَمہٕ واریاہ زیادٕ کَنٹرٛبیوٗشَن کَران دۄہ دِش یِم زَن اٮ۪کٹِوٹیٖز چھِ تِم ہَسا گژھن برپوٗر طٔریٖقہٕ سان کُنہِ تہِ بٮ۪مار اگر ہَسا تٔمِس گَژھُن چھُ آسان سُہ چھُ یِوان مطلب کُنہِ تہِ جایہِ چھُ آسان تٔمِس گژھُن سُہ چھِ لَکٹہِ ہسپتال پٮ۪ٹھ اَتھ بٔڈِس ہسپتالَس یِوان شِفٹ کَرنہٕ تاکہ اَتہِ ہَسا مِلہِ أمِس پوٗرٕ طٔریٖقہٕ فیسَلٹی اینڈ اِوٕن اَکھ اِنسان یُس زٕہٕنۍ تہِ شرمنٛد گَژھان تِکیازِ یہِ چھُ اوٚتھس ییٚمہِ ساتہٕ یہِ واتان چھِ چاہے ڈِسٹرٛک آسہِ چاہے سب ڈِسٹرٛک ہاسپِٹَل آسہِ یا بَدَل کانٛہہ ہسپتال آسان چھُ مے بی کُنہِ ساتہٕ چھُ ہٮ۪کان تھوڑا ڈِلے گٔژھتھ تہِ مگر اوٚوَرآل ییٚمہِ ساتہٕ وٕچھان چھِ یُس زَن ییٚتیُٚک سون یہِ ہٮ۪لٕتھ کیر سِسٹَم چھُ یہِ چھُ واریاہ زیادٕ بہتریٖن ییٚمہِ سٔلوک مگر اگر أسۍ وُچھان چھِ ییٚتیُٚک ہٮ۪لٕتھ کیر سِسٹَم یُس زَن رِلیٹڑ چھُ مٮ۪ٹرنٹی آر چایلڑٕ کیر یُس ہَسا اَسہِ آسان چھُ تَتھ منٛز چھِ أسۍ تھوڑا بہت کوتٲہی یتہِ گژھان تِکیازِ ییٚتہِ چھُ اوٚوَرآل ڈِسٹرٛکَس منٛز اگر أسۍ وٕچھان چھِ سرکار کہ طرفہٕ حظ چھُ خٲلی اَکھ مٮ۪ٹرنٹی ہاسپِٹَل یُس زَن اَسہِ شیر باغَس منٛز چھُ تَتہِ حظ چھُ واریاہ زیادٕ رَش آسان اینڈ اگر أسۍ وٕچھان چھِ انٛدروٗنی حالت یۄس زن ہسپتالٕچ چھِ یا یُۄس زن تَمیُٚک لان چھُ سۄ چھِ ناگُفتہ بے پٕلَس ہَسا چھُ تَتہِ اگر أسۍ وٕچھان اوٚند یُس ہَسا اَسۍ زَچہِ گی یا یَتھ أسۍ وَنان چھِ یُس یہ بَچَن ہُنٛد یہِ ہسپتال چھُ اَتہِ ہَسا چھِ واریاہ زیادٕ لوڑ آسان اینڈ أسۍ ہَسا ہٮ۪کو وُچھِتھ أکِس أکِس بٮ۪ڈَس پٮ۪ٹھ ہَسا چھِ آسان کم اَز کم ترےٚ ترےٚ زَنہِ یا یَتھ أسۍ وَنان چھِ کٕم تِم ہَسا تِم زَنہِ یعنی یِمن زَن ہسا ڈیٚلِؤری ہُنٛد ٹایم چھُ آسان اینڈ کُنہِ ساتہٕ چھُ اٮ۪مَرجنسی منٛز پٮ۪وان تِمن سٔرجِری کَرٕنۍ تِکیازِ آن ٹایِم چھَنہٕ تِم فیٚسَلٹی اٮ۪وَلیبٕل گَژھان کینٛہہ مگر اگر أسۍ کَمپیرِزٕن دِمو جی اٮ۪م سی یا بیٚیہِ چھِ ڈِسٹرٛک ہاسپِٹل یُس ییٚتہِ بیٚاکھ چھُ یَتھ أسۍ وَنان چھِ ٹٮ۪کزانمنٹرٛی ہاسپِٹل تَتہِ چھُ اوٚوَرآل چھِ اَسہِ تتہِ فیٚسَلٹیٖز واریاہ زیادٕ اٮ۪وَلیبٕل اینڈ یِم زَن یِم سٲنۍ یِم چاہے مٔریٖز چاہے اَندوٗک ایرِیا ہَن پٮ۪ٹھ گَژھان چھِ یا مطلب فرٛام ڈِسٹرٛک کَواٹرَس پٮ۪ٹھ یِم ہَسا فار اَوے چھِ آسان یا نزدیٖک چھِ آسان تِمَن ہسا چھِ اٮ۪مرجنسی وارڈَس منٛز گۄڈَے اٮ۪ڈمِٹ کٔرِتھ تَمہِ پَتہٕ چھِ یِوان پنٛنٮ۪ن پنٛنٮ۪ن وارڈَن شِفٹ کَران تاکہ تِمَن ہَسا مِلہِ پوٗرٕ طٔریٖقہٕ علاج معلجہ اینڈ وُچھو زِ یُس ہَسا ییٚتیُٚک ہٮ۪لٕتھ کیر سِسٹَم چھُ تھوڑا چھُ اَتھ منٛز أسۍ وُچھو اَتھ منٛز ہَسا چھُ تھوڑا بہت چھِ اَتھ منٛز پرٛابلِمٕز اِشوٗز چھِ آسان اوٚوَرآل یِم چھِ پرٮ۪تھ کُنہِ جایہِ آسان مگر تیٚلہِ تہِ ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ ییٚتہِ چھِ پوٚزِٹِو فیٖڈبیک ہَسا ہٮ۪کو أسۍ ییٚتہِ کِس سِسٹَمَس دِتھ